اگر بہٕ نارمٔلی کَتھ کَرٕ کُنہِ کَتابہٕ کِتھ کٔنتھ چھس بہٕ مۄکلاوان پٔرِتھ تہٕ زیادٕ تر چھَس بہٕ پَران ییٚلہِ مےٚ اگر بہٕ مطلب ایکیڈمِک حِساب پَرٕ مطلب وٕچھِ مطلب پَننہِ سکوٗل حِساب وٕنہِ چھَس بہٕ بی کام کَران تہٕ تیٚلہِ چھَس بہٕ زیادٕ تَر کوٗشِش کران بہٕ چھَس نہٕ بہٕ چھَس کَنسِسٹنٛٹ کَنسِسٹنٛسِی چھَس بہٕ مینٹین تھاوان یعنے کہِ بہٕ چھَس دۄہے دۄہے پَران یُتھ مےٚ اِگزامَس منٛز یی نہٕ پریٚشَر کِہیٖنۍ وَ اگر أسۍ کَتھ کَرَو مطلب جَنرَل بُکَن ہٕنٛز لایِک ناوَل چھ مےٚ پَسنٛد پَرٕنۍ تہٕ تم چھَس بہٕ ییٚلہِ مےٚ اِگزام چھُ آسان میانہِ حِسابہٕ چھَس بہٕ زیادٕ ہیٛکان تمہِ ساتہٕ پٔرِتھ تم ناوَل یا کانٛہہ تہِ بہٕ چھَس پَتہٕ جلدی جلدی ہیٚکان مۄکلٲیِتھ بیٚیہِ چھ اِنسانس پانَس تام آسان یُس ناوَل ییٖژاہ ڈیٖپ آسہِ یُس ناوَل ییٖژاہ مزٕدار آسہِ تہٕ تتھ چھُ تیوٗتاہ مَزٕ یِوان لُطُف یِوان پَرنَس تہٕ میانہِ حِساب چھَس بہٕ نارمٕلی بُک شٮ۪ن سَتَن دۄہَن اندَر مطلب کہِ أکِس ہَفتَس اندر اندر چھِ مےٚ آساں اَکھ بُک مۄکلٲومٕژ پٔرِتھ تہٕ بیٚیہِ چھُ مےٚ جلدی سمٕجھ تہِ یِوان مےٚ چھَنہٕ تیوٗتاہ مُشکِلاتٕے گَژھان کِہیٖنۍ وۄنۍ چھُ مےٚ عادت گوٚمُت اکھ کِتاب پَرنَس تہٕ مےٚ چھُ اکھ مَنتھلی ٹارگیٚٹ آسان اکھ ویٖکلی ٹارگیٚٹ آسان تھومُت تہٕ بہٕ چھَس نہٕ أکِس فٕلووَس سۭتۍ گَژھان کہیٖنۍ بہٕ چَھس اکھ مَنتھلی ٹارگیٚٹ بَناوان نہ یَتھ مَنتھَس منٛز ہَسا چھِ مےٚ ترٛےٚ بُک پَرنہٕ نہ یَتھ ویٖکَس منٛز چھِ مےٚ اَکھ بُک پَرٕنۍ اِتھ کٔنتھ چھَس بہٕ پَنٕنۍ ٹارگیٚٹ ہیٚکان تھے بَنٲیِتھ ییٚمہِ کٔنۍ چھُ مےٚ واریاہ کِتاب پَرِمَژٕ تہٕ مےٚ چھِ کِتابَن ہُنٛد سُہ کیٚوم بنیومُت مےٚ چھِ کِتاب پَرنِکۍ واریاہ مَزٕ یِوان تہٕ خاص کر اگر بہٕ ایٚکیڈِمِک وٕچھِ تٔمۍ چھنہٕ مےٚ تیوٗتاہ خاص مَزٕ یِوان لُطُف یِوان کِہیٖنۍ تہٕ مگر ہاں تمہِ منٛز تہِ چھِ کینٛہہ کِتابہٕ یِمَن مےٚ مَزِ چھُ یِوان پَرنَس تہٕ مگر یِم مےٚ ناوَل چھِ آسان کینٛہہ یا شعٲرِی ہٕنٛز کَتھ اگر کَرو تہٕ تِم چھِ مےٚ واریاہ زیادٕ پَسَند تہٕ تِم چھَس بہٕ بَڈٕ آرام سان بَڑٕ لُطفہٕ سان پَران تہٕ أکِس ہَفتَس اندر اندَر چھَس بہٕ تِم مۄکلاوان